مےٚ ٲسۍ کٔرمٕژ اَکھ گٲڑۍ بُک مےٚ اوس گَژھُن أکِس جایہِ مگر گٲڑۍ وٲژ نہٕ وٕنۍ کِہیٖنۍ تہِ نہٕ مےٚ گوٚو اَکھ گٲنٛٹہٕ پیٛاران یَتتھ وَتہِ پٮ۪ٹھ مگر گٲڑۍ چھِنہٕ وٕنۍتِنہٕ واتان کِہیٖنۍ تہِ نہٕ پَتہٕ کَرے مےٚ ڈریوٲرَس تہِ کال تٔمۍ تُج نہٕ کہیٖنۍ تِنہٕ مےٚ دوٚپ بہٕ وَنَس تۄتہٕ ٹایَم کیازِ لوٚگ مطلب مےٚ گوٚو اَکھ گٲنٛٹہٕ ییٚتَس پیٛاران یہِ چھُ کۄپٲٹھۍ تہِ گژھان ییتَس بِہُن وَتہِ پٮ۪ٹھ چھَس بہٕ بِہتھ یِمو اوسُکھ کالہٕ کَرے مےٚ یِمَن کال مےٚ دۄپمَکھ کہِ بَرابر واتیاہ ٹایمَس پٮ۪ٹھ گٲڑۍ تِژھ پھرِ چھِ یِم وَنان سٲرسٕے آ آ بَرابر واتہِ ٹایمَس پٮ۪ٹھ گٲڑۍ پَتہٕ چھِ وٕنکیٚنَس مےٚ اوس گَژھُن أکِس جایہِ مطلب وہٕ گٕہ زَٕنہ گوٚو مےٚ تور ژیر گَژھنہٕ خٲطرٕ وٕ کیاہ کَرنہِ گژھ بہٕ تور تورٕ اوس ٹایمَس پٮ۪ٹھ واتُن مےٚ گوٚو اَکھ گٲنٛٹہٕ پیاران اَتیتھ ساڑٕ نَو پٮ۪ٹھ گوٚو مےٚ اَتَس پیاران وٕنکیٚنس بَجایے ساڑٕ دَہ تمو اوسُکھ تھومُت پَنُن ٹایم نَیہِ بَجہِ بٲگٮ۪ن نَیہِ بَجہِ بٲگٮ۪ن سۄد نو نو اوسُکھ تھوٚمُت ٹایم تھومُت أسۍ واتو مَگر تم چھِنہٕ وٕنۍ کُنے پانہٕ بہٕ پرٛارنٲوَس اِیٖتِس ٹایمَس مےٚ گوٚو اَتٮ۪س تیوٗت ٹایم پیاران گاڑِ آیے بٔرِتھ اورٕ دوٚپیکھ پَکھ کھَس مگر بہٕ کھٔژٕس نہٕ کِہیٖنۍ تہِ نہ مےٚ دوٚپ مےٚ چھِ کٔرمٕژ آرڈَر کیب سٔہ کیٛازِ وٕٲژ نہٕ وَنۍ کِہیٖنۍ تہِ نہٕ مطلب بہٕ چھَس یَژھان تۄہہِ وٕ ای وَنُن یہِ کیب کیٛازِ وٲژ نہٕ کِہیٖنۍ تہِ نہٕ یہِ کیٛاہ کیٛاہ اوس ایوٗتاہ کیٛاہ دٔلیٖل اوس کہِ کیبٕے ٲسۍ نہٕ وٲچِتھ وٲتِتھ کِہیٖنۍ تہِ نہٕ یور تانِتھ ییٚمہِ خٲطرٕ مےٚ یوٗتاہ پیوٚو تُلُن بَرداش کَرُن مےٚ پیوٚو ییٖتِس ٹایمَس پرٛارُن مےٚ چھِ کَران تم کال أکیٛاہ فرٮ۪ڈٕز چھِ کَران کال تہٕ کال دَپان ژٕ کیازِ وٲژٕکھ نہٕ وٕنۍ ژ کیٛاہ ٹایم لوٚگُے یوٗتاہ ژےٚ ووٚن رٛاتھ دوٚپتھ بہٕ واتہٕ جلدی مےٚ چھُنہٕ تیوٗتاہ دوٗر تہٕ کِہیٖنۍ تِنہٕ تہٕ مےٚ یہِ چھِ گٲڑۍ کٔرمٕژ بُک وٕ کَتہِ چھَکھ ژٕ بہٕ کیٛاہ وَنہٕ وٕ تمَن کیبٕے وٲژ نہٕ وٕنۍ کِہیٖنۍ تہِ نہٕ بہٕ کَپٲرۍ آم وٕ چھَس بہٕ یَژھان تۄہہِ وَنُن کہِ تۄہہِ کیازِ لوگوٗ یوٗتاہ ٹایم ڈرایوَر صٲبَس کَرے مےٚ کال تٔمۍ تُج نہٕ کِہیٖنۍ وٕ کٔر مےٚ پَتہٕ بیٚکِس نَفرَس تٔمۍ تُج تٔمۍ ووٚن دوٚپُن بہٕ وَنہٕ ڈرایور صٲبَس تُہۍ ؤنِو وٕ ڈرایوَر صٲبَس دَۄپَس مےٚ گوٚو اَکھ گٲنٛٹَن پیاران تُہۍ کَر اِیِو وٕ کیٛازِکہِ مےٚ گوٚو واریاہ زیادٕ لیٹ بیٚیہِ ؤِنیو تُہۍ اگر کینٛہہ پرابلِم آسہِ ہے تۄہہِ اوسُو کال کَرٕنۍ گۄڈٕتھٕے أسۍ ہیٚکو نہٕ وٲتِتھ کِہیٖن تہِ نہ اگر کینٛہہ آسہِ ہے کانہہ مُشکِلات بہٕ ہیٚکُس نہٕ وٲتِتھ کہیٖنۍ تہِ نہٕ تۄہہٕ اوس نہ گۄڈٕنیٚتھٕے وَنُن بہٕ ما پرٛارٕہا بہٕ کَرٕہا بَدلے کانٛہہ آرڈَر بُک کیب تۄہہِ ما اوسُو اِتھ کنۍ کَرُن اِتھ کٔنۍ چھِ بیٚکِس تہِ ٹٮ۪نشَن گژھان پانَس تہِ آسیو تۄہہِ ٹینشَن روٗزمٕژ اَسہِ چھُ ترٛومُت ہورٕ پیٛارٕ وُن نَفر بہٕ چھَس یَژھان وٕ تُہۍ ؤنِیو مےٚ کٛیاہ پرابلِم چھِ تہٕ تیٚلہِ کَرٕہا بہٕ نوٚوٕے